اکھ نَو کُنہٕ وُہ شَتھ اَرنَمَتھ زٕ زٕ کُنہٕ وُہ شَتھ زٕ زٕ زٕ زٕ ساس زٕ اکھ ترٛےٚ زٕ ساس سَتھ نَو ٲٹھ زٕ ساس تُرٛواہ